اَگر کٲنٛسہِ ژرٛانٹھ چھےٚ آسان کَرٕنۍ تٔمِس پَزِ واریاہن چیٖزَن ہُنٛد دیان تھاوُن مَسلَن آبَس منٛز اَگر سُہ پھٹہِ تٔمِس چھُ تَمہِ خٲطرٕ گۄڈٕنیٚتھٕے تھاوٕنۍ مِثال اَگر تٔمِس کھُلہٕ آبس منٛز چھُ کَرُن سرٛان تٔمِس پَزِ گۄڈٕنیٚتھٕے کانٛہہ سوٗٹ تھاوُن لَاگِتھ تاکہِ تٔمِس لگہِ نہٕ آبَس منٛز کُنہِ چیٖزٕ سۭتۍ کھٕش کِہیٖنٛۍ کانٛہہ زَخٕم لگیٚس نہٕ کِہیٖںٛۍ ییٚمہِ سۭتۍ سُہ پَنُن پان ہیٚکہِ بَچٲوِتھ اَگر نہٕ تٔمِس اَصٕل پٲٹھۍ آسہِ ژرٛانٛٹھ تَگان کَرٕنۍ کِہیٖنٛۍ تٔمِس پَزِ کانٛہہ سوٗٹ لاگُن ییٚمہِ سۭتۍ سُہ پھٹنہٕ نِش بَچہِ تہٕ تٔمِس پَزِ پَنٕنۍ أچھن ہٕنٛز سیٚفٹی خٲطٔر کیٚنٛہہ کَرُن تہٕ زیادٕ سرٔنِس آبَس کُن نہٕ گژھُن کِہیٖنٛۍ زیادٕ ییٚتیٚن آب تیز آسہِ وَسان تورکُن نہٕ گژھُن کِہیٖنٛۍ تہٕ بَجیٚن بَجیٚن مِثال اَگرَے سَمنٛدرس منٛز بَڈیٚن دٔریاوَن منٛز سران چھُ کَرُن تَتہِ چھےٚ آسان پِشجہِ کَنہِ تَتہِ چھِ یہِ دیان تھاوُن مَثلَن پِشجہِ کَنہِ چھےٚ آسان آبَس چھُ آسان تیز بَہاو کُنہِ جایہِ یا لہر چھِ کُنہِ جایہِ لہر چھِ بَدلان یا اَگرے سُہ دٔریاو آسہِ شانٛت تہِ چھُ باسان کُنہِ ساتہٕ چھِ اَچانک تِم کَرنٛٹ کھسان تہٕ یِمن چیٖزَن ہُنٛد دیان تھٲوِتھ پَزِ سران کَرُن